اگر أسۍ گَیمَن ہٕنٛز کَتھ کَرو گَیمہٕ چھِ أسۍ ہؠکان گِنٛدِتھ گامَن منٛز تہِ تہٕ شہرَن منٛز سۭتۍ وۄنۍ اگر أسۍ گَیم وٕچھ أسۍ أسۍ گامَن منٛز چھِ گِنٛدان روٗلَر ایریَاہَس منٛز تَتہِ چھِ أسۍ گِنٛدان گَیم تَتہِ چھِ أسۍ گِنٛدان مَیٚنلِی یا گِنٛدَو کِرکَٹ یا گِنٛدو کھو کھو گامَن منٛز چھِ آسان أسۍ پٕلے گرٛاوُنٛڈ ایوَیٚلیبٕل واریاہ مَگر تَتہِ چھِنہٕ آسان تیٖژاہ گَیمَن ہٕنٛز فَیسَلٹی کینٛہہ یہِ تِمَن ہٕنٛز چیٖز آسان اَیوَیٚلیبٕل کینٛہہ ٹیٖچَر چھِنہٕ آسان اَیوَیٚلیبٕل کینٛہہ أسۍ تِمَن ٹرَیٚن کیازِ تِم کِتھ کٔنۍ چھِ یِم گَیٚمہٕ گِنٛدان تہٕ پَتہٕ گٔے أسۍ شہرن منٛز أربَن اَیٚریَاہَن منٛز چھِ أسۍ وٕچھان کہِ تَتہِ چھِ آسان اَسہِ اَیٚریَا کَم مگر تَتہِ چھِ آسان أسۍ ہر کانٛہہ فیسَلٹی اَیوَیٚلیبٕل تَتہِ چھِ آسان واریاہ گَیمہٕ اَیوَیٚلیبٕل تَتہِ چھِ اَسہِ ٹیٖچر آسان اَیوَیٚلیبٕل تِم چھِ اَسہِ ہیٚچھناوان گَیٚم کِتھ کٔن چھِ گِنٛدان کیاہ چھِ کَرُن تِم چھِ ہر کُنہِ سٹوٗڈَنٛٹَس کَران یہِ چھِس ٹرَیٚن کِتھ کٔنۍ چھِ گَیم کھو کھو کِتھ کٔٹھۍ چھِ گِنٛدان بَیڈمِنٹَن کِتھ کٔٹھۍ چھِ گِنٛدان ہاکی کِتھ کٔنۍ چھِ گِنٛدان فُٹ بال چھِ کِتھ کٔنۍ گِنٛدان تہٕ تِم چھِ تِمَن ہیٚچھناوان تہٕ ہُم چھِ شُرۍ گِنٛدان یہِ ڈِفرَنٕس بِٹویٖن چھِ اَسہِ روٗلَر اَیٚنٛڈ أربَن اَیٚریَاہَس منٛز